سٲنِس رِیاستَن منٛز چھےٚ سٲنِس سانہِ سِٹیٹ منٛز چھےٚ میجَر لیٖڈرس چھٕ تَتہِ یِمے تَتھ منٛز چھ اِمامز زیادٕ پریٖسٹس چھ کم کم تَتہِ زیادٕ تتہِ امامز آسان یِمو ہیچھنٲے أسۍ واریاہ زیادٕ یِم ٲسۍ نہٕ اسلامَس مُتعلِق چھِ أسۍ یِمن وَنان یِم چھِ اسہِ وَنان اِسلامس مُتعلِق کِتھ کٲٹھۍ چھ پَکُن کِتھ کٲٹھۍ چھ یِم چھِ واریاہ زیادٕ گایڈ تہِ کران تَمہِ سۭتۍ چھِ أسۍ واریاہ زیادٕ ہٮ۪چھان